بہٕ اَگر ہِندُستانٕچ کَتھ کرٕ تہٕ مےٚ چھُ ییٚتہِ ساروٕے کھۄتہٕ زیادٕ پسند پنجاب یِوان تہٕ کیازِ کہِ پنجابُک أسۍ چھِ کٔشیٖر منٛز روزن وٲلۍ تہٕ بَنجابس سۭتۍ چھِ اسہِ باسان ہِوُے ماحول تھوڑا بہت تہٕ ییٚمہِ وجہہ سۭتۍ چھُ مےٚ پَنجاب سۭتۍ واریاہ زیادٕ اَگر بہٕ یژھ کش ہِندوستان کٮ۪ن باقین سِٹیٹن منٛز گژھن تہٕ بَنجاب چھِ گۄڈٕنِچ جاے یور بہٕ یِژھ گژھُن تہٕ تِکیازِ تَتہِ چھُ واریاہ زیادٕ مطلب اَمرِتسر چھُ اکھ جاے تَتہِ ییٚتہِ واریاہ زیادٕ مَزٕ چھُ بہٕ چھَس اَمہِ برونٹھ تہِ اَکہِ لَٹہِ گٔمٕژ تور تہٕ اَگر مےٚ بیٚیہِ تہِ مِلہِ موقہٕ دُبارٕ بہٕ یژھٕ توٗرۍ گژھُن کیازِ کہِ سُہ چھُ واریاہ زیادٕ خوٗبصوٗرت جاے تہٕ تَتہِ چھُ ہوا تہِ آسان اَصٕل تہٕ تَتِکۍ لوٚک تہِ چھِ اَصٕل